سٲنِس مَزہبس منٛز چھِ زَنیٚن ہُند ضروٗ یِوان اَصٕل پٲٹھۍ تِمن یِوان تَتھ مُتعلِق ٹریٖٹ کرنہٕ تِمن سانٮ۪ن زَنیٚن چھنہٕ کانہہ تہِ اوصوٗل پیوان نِباوُن اَتھ دوران بلکہِ تِمن چھِ یِوان وَننہٕ زِ اَتھ منٛز گژھِ تِمن آرام واتُن اَتھ منٛز گژھِ تِمن اَصٕل کھٮ۪ن واتُن اَتھ منٛز گژھِ تِمن گرمی روزٕنۍ تاکہِ تِم روزن پینہِ نِش دور تہٕ سٲنِس گامَس منٛز چھِ ایتھ مُتعلِق اَصٕل پٲٹھۍ صفٲٮٔی تہٕ صحتُک خیال یِوان تھاونہٕ تاکہِ زَنیٚن گژھِ نہٕ کٕہینۍ تہِ پَریشٲنی اَتھ منٛز کیژھن گامَن منٛز کیژَھن ریواجن منٛزچھِ یِوان یہِ غلط ماننہٕ مَگر یہِ چھنہٕ صٮحیح کِہینۍ یہِ چھُ آسان زینہٕ دوہ پٮ۪ٹھٕے اَگر نہٕ یہِ چیٖز آسہِ نَسٕل بَڑِ نہٕ کِہینۍ تہٕ یہِ چیٖز چھُ ضروٗری اَمہِ کِنۍ چھ سٲنِس مَزہبس منٛز یہِ چیٖز یِوان صٮحح پٲٹھۍ سَپداونہٕ